اسلام علیکُم مےٚ حظ چھُ اکھ حالکُے واقع یاد تہٕ تَنہٕ گٔے لگ بگ ٲٹھ ٲٹھ نو رٮ۪تھ گٔے تَنہٕ مےٚ اوس سرینگرٕ پیٹھ گَرٕ گژھُن تہٕ بہٕ ٲسٕس ٹرین منٛز پکان تہٕ بہٕ چھس اکثر مےٚ چھ خۄش گژھان ٹرینہِ منٛز سفر کرُن باقیَو گاڑیو کھۄتہٕ سوموس منٛز یا بدل کُنہِ گاڑِ منٛز چھس نہٕ بہٕ زیادٕ کھسان اگر مےٚ سرینگرٕ پیٹھ گَرٕ آسہِ گژھُن یا گرِ پیٹھ آسہ سرینگر کھسُن تہٕ بہٕ چھس کوٗشش کران ٹرینہِ منٛزٕے گَژھٕ تِکیازِ واریاہ لُکھ چھِ تتھ منٛز آسان واریہن سۭتۍ چھ الگ الگ انٹرٛیکشن روزان بیٚیہِ چھ خاص کر آوُٹ آف سٹیٹ یِم آسان چھِ کٔشیٖرِ ورٲے باقین سٹیٹن ہٕندۍ تہِ چھِ تتھ منز آسان تہٕ تِمن سۭتۍ چھس بہٕ کتھ باتھ کران تہٕ مےٚ چھُ خۄش گژھان تِہٕنٛز راے زاننٕچ یا تِمن ہُند بوزنٕچ تمہِ موٗجوٗب چھس بہٕ ٹرینہِ منٛزٕے گژھان زیادٕ تہٕ بہٕ ٲسٕس ٹرینہِ منٛزٕے تہٕ اتھ منٛز ٲس لڑکی اکھ یہِ ٲسۍ کھڑا کھڑہٕے تہٕ مےٚ دوٚپ أمِس مےٚ دوٚپُس ولہٕ بِیٚہہ پَتھر تہٕ دوٚپُن نہ بہٕ چھس ٹھیٖک مےٚ دوٚپُس ژٕ کتہِ روزان دوٚپُن بہٕ چھس روزان جے پوٗر تہٕ مےٚ دوٚپُس اچھا ٹھیٖک چھُ تہٕ یور کیٛاہ ٲسِو کران دوٚپُن أسۍ چھِ یہِ ماوٹین ٹرٛیکنٛگ کران تہٕ مےٚ دوٚپُس چلو ٹھیٖک گوٚو تہٕ دوٚپُن کوٚر وۄنۍ کمپٕلیٖٹ تہٕ وۄنۍ چھُ مےٚ واپس گژھُن گَرٕ مےٚ دوٚپُس چلو تہِ گوٚو ٹھیٖک تہٕ وۄنۍ چھ أسۍ کران کتھا باتھا مےٚ دوٚپُس بوٚچھِ مہ لٔگی تہٕ مےٚ اوس کن ٹنگ اکھ سۭتۍ مےٚ دوٚپُس بوٚچھِ مہ لٕجی دوٚپُن نہ مےٚ لٕج نہِ کینہہ مےٚ دوٚپُس وَل ژےٚ چھی زیوٗٹھ سفر رٹھ کھےٚ وۄنۍ ژٕ یہِ ٹنگ نیزِ پانَس سۭتۍ تہٕ تٔمۍ روٚٹ وۄنۍ تہٕ وۄنۍ چھ أسۍ یتھٕے پٲٹھۍ کَتھا کَتھا کَتھا کَتھا کران گَنٹس ڈۄڈَس گنٹس ٲسۍ اِکوٹے أسۍ تہٕ گنٹس کھنڈس ٲسۍ اِکوٹے تہٕ ٹرینہِ منٛز تہٕ اَتہِ گوٚو اسہِ اصل وۄنۍ پانہٕ ؤنۍ تہٕ وۄنۍ نیوٗ اسہِ أکِس اَکھ سُند کنٹیکٹہٕ نمبر ٲسۍ وۄنۍ أسی اصل پٲٹھۍ کنٹیکٹس منٛز سۄتہِ ٲسۍ کران منٛزٕ فون بہٕ تہِ ٲسٕس کران فون پرژھن ٲسۍ خبراہ وبراہ آز کیاہ چھو کران کیاہ ٲسوٕ کران کوٚت وٲژ تُہنز کٲم سۄ تہِ ٲسۍ ونان تہٕ گوٚو اسہِ اصل پانہٕ ؤنۍ لگاو أکِس اکھ سۭتۍ چھ وۄنۍ أسۍ دُہٕے پرژھان خبر وبر تہٕ وۄنۍ یم تٔمِس پنٕنۍ وٮ۪سہٕ آسہٕ زٕ ژور تِم تِمن سۭتۍ تہِ لو روٗد مےٚ وۄنۍ مطلب تمن سۭتۍ اوس نہٕ ڈیریکٹہٕ کنٹیکٹ کینہہ البتہ پاے ٲسۍ مےٚ یمِ چھِ أمس فرینڈ وِینڈ تہٕ اکہِ دۄہ اوس پتہٕ تٔمۍ سٹیٹس تھومُت أکِس فرینڈِ ہُند تہٕ تٔمۍ سُند فوٹو تہِ اوس تٔمۍ تھومُت تہٕ تٔمۍ دوٚپ أسۍ ٲسۍ یِتھے پٲٹھۍ ٹرٛیکنٛگ پٮ۪ٹھ أکِس جایہِ تہٕ تٔمِس گٔے سِلپ تہٕ سۄ گُزرے پتہٕ آن سٕپاٹٕے تٔمِس ٲسۍ پتہٕ ڈٮ۪تھ گٕمژ آن سٕپاٹ تٔتنٕے تہٕ تمہِ سۭتۍ گوٚو مےٚ واریاہ مُشکل پتہٕ مےٚ دوٚپ زندگی چھَنہٕ کہیٖنۍ تہٕ سۄ تہِ ٲسۍ پتہٕ واریاہ صدمس منٛز تہٕ وٕنہِ تہِ چھ تٔمس واریاہ تٔمۍ سُند پھیران کران تہٕ وٕنہِ تہِ چھ مان ژٕ سۄ تٔمۍ سُند سٹیٹس تھاوان یہِ چھُ مےٚ ریٖسنٹ واقع یاد ییٚمہِ سۭتۍ مےٚ واریاہ مُشکل گوٚو تہٕ مےٚ دوٚپ واے کٕم زِندگی چھِ زایہِ گژھان موموٗلی غلطی سۭتۍ انسان سٕندۍ چھُ واتان انسان سٕندۍ زندگی ہُند خٲتمہٕ گژھان أتھۍ سۭتۍ تہٕ مگر آسان چھُ یہِ انسانس مُقدرس تٔمس اوس بِچارِ تِتھٕے پٲٹھۍ موت لیٚکھِتھ تہٕ مےٚ تہِ چھُ تٔمۍ سُند واریاہ پھیران تہٕ سۄ ٲسۍ لۄکٹٕے لگ بگ ٲسۍ سۄ شتوُہ سَتووُہ ؤرِش ٲسۍ سۄ تٔمِس اوس خاندر تہِ کرنٕے تہٕ ٲس مگر واریاہ خوٗبصورت لڑکی ٲس سۄ گَرِ پھیملی منٛز تہِ ٲس سۄ ہۄتہِ کُنی بیٚنہِ رچھان تہِ ٲسِس سٲری اَکٕے کوٗر ٲس سۄ تِمن خاندانس منٛز تہٕ تٔمِس ٲسۍ واریاہ رچھان سٲری سارنٕے آسہٕ نظرٕ تٔمِس پٮ۪ٹھ یہِ کِتھ پٲٹھۍ وۄتھِ یہِ کِتھ پٲٹھۍ بیٚہہِ تہٕ یۄس میٲنۍ یہِ فرینڈ چھِ أمس تہِ اوس واریاہ دُکھ پتہٕ یہِ تہِ ٲس دپان واے تِٔمس کیاہ گوٚو تہٕ مےٚ دوٚپُس یہِ چھ آسن انسان سٕنٛز زندگی یی أمس اوس بِچارِ اوٚتُے تامتھ زندگی تہٕ یہِ کیٚمہِ سٕندِس بیٚہہِ تہٕ یہِ چھُ اکھ ایوینٹ یُس مےٚ حال حالکُے چُھ یاد تہٕ امہِ سۭتۍ گوٚو مےٚ تہِ واریاہ مُشکل پتہٕ تہٕ مگر پھاینلی چھُ یہِ زندگی یی ییٚتہِ چھُ آمُت انسان امی خٲطرٕ ییٚتہِ چھُ واپس گژھُن چلو شکریہ